آ مےٚ چھِ ہیٚچھنٲومٕتۍ واریاہ ہمساے ییٚتٮ۪ن سِومِنٛگ اَکہِ لَٹہِ آو سٔہلاب تہٕ مےٚ وَنے تَمہِ ساتہٕ ہمسایَن تُہۍ کِتھ پٲٹھۍ کٔرِو یہِ دٔریاو پار